اسلامُ علیکُم تُہۍ چھِ حَظ ٹھیٖک اَصٕل پٲٹھۍ صحت چھِ حَظ ٹھیٖک تُہۍ چھِو حَظ این جی او پٮ۪ٹھ بہٕ چھُس ییٚتہِ پٮ۪ٹھ قیوم منظور یہِ کیٛاہ چھِ ونان تُہی چھِوٕ این جی او پٮ۪ٹھ مےٚ اوس اَتھ منٛز شوق کَرنس کٲم أسۍ حَظ کَرہاو اَتھ منٛز کٲم أسۍ تُہۍ کیٛاہ حَظ چھِ ونان اَسہِ حَظ چھُ تھوڑا بہت یتھ پنٕنِس ایریاہس منٛز تھوڑا پرٛابلِم چلان تہٕ ییٚتہٕ چھِ یَِم لڑکہٕ کیٚنٛہہ یِم چھِ کَران یِم ڈرگس وگس کَران ییٚتہِ یتھٕ پٲٹھۍ چھِ یتھ ماحولس گژھان پرابلِم تہٕ تَوے حَظ بہٕ اوسُس ونان چٲنۍ مدتھ گٔژھ مےٚ حَظ مطلب میلن اَہن حَظ تہٕ أسۍ تہِ کَرہاو ییٚتہِ کٲم اگر حَظ تُہۍ دِیو اَتہِ زمیٖن ومیٖن تہٕ أسۍ حظ أسۍ تہِ حَظ کھُلاوہاو ییٚتہِ تیٚلہِ تہِ أسۍ تہِ کرہاو اَتھ منٛز جواین تہٕ یِم سُدھارک یِم لڑکہٕ أسۍ دِمہو تیٚلہِ اخبارس وخبارس یِم گَژھٮ۪ن خراب گژھٕنۍ کِہیٖنٛۍ یِمن حَظ گژھان پرٛابلِم کہِ یِتھٕ پٲٹھۍ چھِ حَظ یِتھٕ پٲٹھۍ چھِ حظ اَہن حَظ یِتھٕ پٲٹھۍ چھُ پتہٕ دۄہ کھۅتہٕ دۄہ چھُ نوٚو نوٚو ؤہرۍ چھِ لۄکٕٹۍ شُرۍ چھِ دۄہ کھۄتہِ دۄہ چھِکھ پٮ۪وان تِم حَظ تِم حظ ییٚلہِ وُچھن یِم کیٛاہ چھِ کَران باقٕے لڑکہٕ تہٕ تِم تہِ کَرن پَتہٕ یۍ تَوے أسۍ حَظ تُلو اَتھ پٮ۪ٹھ أسۍ تُلہٕ ہاو اَتھ پٮ۪ٹھ کَتھ تہٕ ژٕ کیٛاہ چھُکھ ونان تہٕ اَگر حَظ چٲنۍ مدتھ میلہِ اَسہِ تہٕ أسۍ تُلہٕ ہاو اَتھ پٮ۪ٹھ کٔتھ تہٕ أسۍ رُکاوہاو یہِ خرٲبی

اَہن حَظ یہ چھُ ضروٗری کہِ مےٚ یتھٕ پٲٹھۍ چھِ گژھان خرٲبی سُہ چھُ ماحول گژھان خراب تہٕ یِم حَظ باقٕے نَکۍ شُرۍ چھِ آسان تِم تہِ چھِ پتہٕ ہیٚچھان تِم چھِ وُچھان مطلب یہِ کیٛاہ چھِ کَران تِم چھِ ہٮ۪وان پتہٕ کران اِس لیے دِمہو أسۍ یہِ اخبارس مطلب دَمو أسۍ پکناوو أسۍ یہِ نِیوز دِمو سوشل میٖڈیاہس یتھٕ پٲٹھۍ چھِ اَسہِ ماحولس منٛز پرٛابلِم یِم جوان چھِ کَران ڈرٛگٕس تہٕ یہِ گوٚژھ نہٕ گژھُن کِہیٖنٛۍ تہٕ ماحول گوٚژھ روزُن ٹھیٖک تہٕ باقٕے شُرۍ یِم وُچھان تِم تہِ گٔژھۍ مطلب دپان نہَ یہِ اَصٕل چھُ چلان ییٚتہِ اگر تِمن خرٲبی اگر أمِس خرٲبی بُتھِ پیٚیہِ تِمن گَژھِ تۅہہِ پرٛابلِم تِم تہِ کَرن پتہِ تِم تِم تہِ حَظ کران پتہٕ دۄہ کھۄتہٕ دۄہ یہَے طریٖقہِ تِم تِم دپان أسۍ تہِ کَرو ہیٚچھان پتہٕ تِمن تہِ گژھِ پتہٕ عادت اَہن حَظ توےٚ حَظ چھُس بہٕ ونان تُہُنٛد مدتھ اَگر اَسہِ میلہِ تہٕ أسۍ تُلہو اَتھ متعلِق کٔتھ تہٕ أسۍ تہِ مناوہاو دۅہ تہٕ کیمپِنٛگ حَظ کَرو أسۍ تہِٕ بناوہاو کیمپ تہٕ بس اَتھ مُتعلِق تُلہو شور تہٕ یِم دِم ہاو پتہٕ اخبارس تہٕ تہٕ اَتھ مُتعلِق تُلو أسۍ کَتھ تہٕ کَرو أسۍ حل یہِ مسلہٕ اَہن حَظ اَہن حَظ یتھٕ پٲٹھۍ چھُ گژھان یِتھٕ پٲٹھۍ چھُ گژھان ماحول خراب اَدٕ حَظ ٹھیٖک حَظ چھُ